مےٚ چھِ پنٛنہِ یَتھ یُس مےٚ ہوم ٹاوُن چھِ اَتھ چھِ کرٛالگُن ناو یہِ چھِ مےٚ واریاہ پَسنٛد تہٕ زیادٕ پَسنٛد یُس مےٚ یَتھ پَنٛنِس ٹاونَس منٛز چھِ سُہ چھِ ییٚتِچ نٮ۪چرَل بیوٹی ییٚتِچ خوٗبصوٗرتی کیٛازِکہِ ییٚتہِ چھُ واریاہ زیادٕ اَصٕل اَصٕل جایہِ یِمَن جایَن مَزٕ چھُ یِوان واریاہ زیادٕ بیٚہنَس تَتہِ چھِ صاف شفاف آب صاف تہٕ شفاف ہوا تَتہِ چھِ أسۍ زیادٕ تَر عیٖز پٮ۪ٹھ گَژھان تہٕ سُہ چھِ سٲنۍسٕے علاقَس منٛز سُہ جاے أسۍ چھِ تھوڑا ییٚمہِ گامہٕ نِش تھوڑا ہیوٚر کُن کھَسان تہٕ تٔتی چھِ سۄ جاے سٲنسٕ ہوم ٹاونَس منٛز تَتہِ چھِ جنٛگَل تَتہِ چھِ اَصٕل سیٖنری تہٕ سُہ چھِ واریاہ اَصٕل جاے مےٚ چھُ لَگان مَزٕ تَتہِ پَکنَس تہٕ أسۍ چھِ گَژھان تور